ہیٚلو اَسلام وعلیکُم تُہۍ چھِو حظ ٹھیٖک بَس بَس حظ ٹھیٖک أسۍ چھِ بہٕ حظ چھُس ییٚتی مےٚ چھُ ناو پیٖر احمد بہٕ چھُس روزان ییٚتی حظ گانٛدربَل حظ آ آ تُہۍ چھِو ٹھیٖک بہٕ چھُس ییٚتی بَسان لارکُے چھُس بہٕ ییٚتی آ چھُ اَسہِ چھُ میچ کہِ مَکان منٛزٕ چھُ مَکان بَنُن مےٚ دارِ دروازٕ ضروٗرت حظ آ یہِ چھُ تُرٛپوٗر مَکان حظ چھُ یہِ آ مےٚ چھِ مطلب مےٚ چھِ دۅنوٕے حظ ضروٗرت یِم آ اَسہِ چھُ ترٛنوٕنی پورَن چھِ اَسہِ لاگٔنۍ یہِ حظ یہِ تُرٛوپوٗر مَکانہٕ چھِ أسۍ چھِ ییٚتی بَسان لار گانٛدربل لار چھُ آ آ کیٛاہ حظ آ کوٗتاہ حظ چھُ تَتھ بۅنہٕ چھِ تَتھ پانٛژھ کُٹھ ہیٚرِ چھِ ہیٚرِ چھِ تَتھ مطلب حظ ہیٚرِ تہِ چھِ شیٚے ٹوٹل چھِ تَتھ ژۅداہ کُٹھ چھِ تَتھ ٹوٹَل حظ مَکانَس اَہن حظ بیٚیہِ چھُس ہُہ تہِ کیٛاہ حظ اَتھ وَنان پَش تہِ چھُناہ تَتھ چھِ ضروٗرت چھان وان تہٕ ٲسۍ دارِ وارِ لاگٕنۍ ہیٚرِ کیٚن کٲنی پیٚٹھ آ دروازٕ وروازٕ چھِ تتھ لاگٕنۍ مطلب یِم سورُے مےٚ چھُنہٕ ٹایِم کٮُ۪ت مےٚ حظ دیُت نَفرَن أکۍ تُہُنٛد نَمبر مےٚ چھُ یہِ کَرُن آ تُہۍ کَتہِ چھِو روزان حظ ٹھیٖک ٹھیٖک آ ناو ناو کیٛاہ چھُو تۄہہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک مطلب تتہِ یِہےَ چھُناہ آ ٹھیٖک آ نَمبر چھُ یِہےَ اَہَن حظ ٹھیٖک ٹھیٖک مےٚ ؤنۍتَو تُہۍ مطلب اگر تُہۍ کٔژَن دۄہَن منٛز ہیٚکِو تُہۍ کٔرِتھ یہِ گرِ سورُے اَہَن حظ اۭں تُہۍ چھِو مان آورِِے از ریٚتھ کھنٛڈ لَگہِ مےٚ تہِ مےٚ چھِناہ مجبوٗری حظ مےٚ چھُ جلدی کران اَسہِ چھِ یَپٲرۍ تھوڑا فَنکشن وَکشَن اَسہِ چھُ تَوَے جَلدی ضروٗرت یہِ سورُے آ آ یوٗتاہ تُہۍ مطلب پَنٕنی کِنۍ یوٗتاہ تُہۍ جلدی أسۍ کرو مطلب گۄڈٕنیٚتھ مَشورٕ وَشور تھوڑا سا اَصٕل پٲٹھۍ تُہۍ وُچھِو میٚجرمینٛٹ نِیو تُہۍ ہیٚرِ پیٚٹھ بۅن تام اَسہِ چھُ اَسہِ چھُ ضروٗری رٹن یُس زن دۅن ترٛین ریٚتن منٛز چھُ سورُے ریڈی ٹھیٖک لداو تُہۍ تہِ چانہِ حِسابہٕ آ ٹھیٖک ٹھیٖک چانہِ حِسابہٕ کر پیٚٹھ گژھِ یہِ کٲم سِٹارٹ حظ نَوِ ریٚتہٕ ٹھیٖک ٹھیٖک اَہن حظ ٹھیٖک چھُ وَلہٕ حظ بہٕ ژھانٛڈٕ بہٕ ژھانٛڈٕ مےٚ روو مےٚ چھُ نَمبر یِہےَ آ بہٕ کرٕ تۄہہِ فون یِتھُے بہٕ ڈِم کٔدٕل واتہٕ بہٕ یِمہٕ پَگاہ حظ یِتھُے بہٕ ڈِم کٔدٕل واتہٕ از چھُ تھوڑا آورٕے بہٕ صبُحَس چھُس بہٕ آوُر تیٚلہِ چانہِ حِسابہٕ کَر یِمہٕ بہٕ تیٚلہِ نَون تام تُہۍ کَتہِ چھِو روزان آفِس کَتہِ چھُو آفِس وافِس کُنہِ جاین آ ٹھیٖک ٹھیٖک مطلب حظ چھُ تۅہہِ کوٚت چھُ برابر ڈُم کٔدٕل کیٛازِ چھُو تۄہہِ ناو تَتہِ مطلب تتہِ آو پیٖر تُہُندُے ناو حظ بہٕ

ٹھیٖک ٹھیٖک مطلب آ تِم چھِنہٕ تتہِ یِم آسان دارِ وارِ یِم بَناوان لَگان واگان تِمَن تِم کَتہِ چھِ روزان ٹھیٖک ٹھیٖک بیٚیہِ چھِو حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو بیٚیہِ چھِوٕ حظ گرِ چھا سٲرٕے ٹھیٖک چلو چلو بَس بہٕ حظ چھُس ٹھیٖک بہٕ کرہو تۄہہِ مطلب حظ بیٚیہِ یِمو بہٕ کٲلۍکیٚتھ کٲلۍ کیٚتھ یِمہٕ بہٕ توٗرۍ نَوِ بَجہِ ٹھیٖک چھُ بہٕ کرٕ ییٚتھۍ نَمبرَس فون چلو چلو بِہِو خدایَس حَوالہٕ بِہِو بِہِو